مےٚ چھُ پَہاڑن پٮ۪ٹھ گژھُن واریاہ زِیادٕ پَسنٛد یِوان تِکیازِ تتہِ چھس بہٕ ہیٚکان وٕچھِتھ نیچر واریاہ قریٖب تہٕ بہٕ چھُ مےٚ تَتیٚتھ یہِ لَگان پَتہ کہِ اللہ تعالیٰ کوٗتاہ بوٚڑ یہِ چھُ خالِق چھُ مالِک چھُ تٔمۍ کِیُتھ کٔنۍ چھِ یِم چیٖز پٲدٕ کٔرۍ مٕتۍ ایٖژا خوٗبصوٗرتی ستۭۍ اتھ چھُ اِنسان سُنٛد دِلس منٛز سکوٗن یِوان آ تِم چیٖز وٕچھِتھ یِم کَتہِ کِتھ کٔنۍ چھِ یور وٲژمٕژ ویٚجٹیشَن کِتھ کٔنۍ چھِ یپٲرۍ ایٖژا رِچ ریٚجٹیشَن کِتھ چھ یپٲرۍ ییٖتیاہ کُلۍ تہٕ بہٕ تِتھ کٔنۍ چھِ تَتہِ جَنگلی جاناوار وَغیرہ روزان تِمَن ہُنٛد کِتھ کٔنۍ چھ تتہِ پَنُن تِم گُزارٕ کَران پننہِ کھٮ۪ن چٮ۪نُک پننہِ روزنُک پننہِ عہ تفری وغیرہ ہُنٛد اللہ تعالیٰ ہَن چھ ہر کٲنٛسہِ باپتھ پَنُن پَنُن تھومُت کہِ تِم کِتھ کٔنۍ کھٮ۪ن تِم کِتھ کٔنۍ کَرَن پَنٕنۍ تفری کِتھ کٔنۍ کَرن ایٚنجاے وَغیرہ سورُے کینٛہہ چھ تَتہِ اسہِ لَگان پَتہ أسۍ چھ تَتہِ نیچرَس واریاہ واریاہ قریٖب ہیٚکان گٔژھتھ امہِ عَلاوٕ چھ اسہِ تَتہِ ییٚتہِ لَگان پَتہ کہِ أسۍ کۭتیاہ گرٛیٹفُل پَزِ روزُن خُدا صٲبَس کہِ تٔمۍ چھ اسہِ اِتھ کٔنۍ یِم رِسورسِز أسۍ سِنک تھومُت ییٚتہِ یپٲرۍ سون یہِ چھُ یُس پوٚلوٗشَن چھُ سُہ چھِ تِم ایٚبزاب کَران پانَس اندر تہٕ اسہِ چھ فرٛیش ہَوا تَتہِ پیٹھ مِلان تَتہِ یِم کُلۍ چھِ آسان تمہِ پٮ۪ٹھ مِلان امہِ عَلاوٕ یِم تَتہِ چھِ تَتہِ پٮ۪ٹھ سیٖنریٖز چھِ یُس اسہِ بۄن وٕچھان چھِ سۄ چھ تیوٗتٕے خوٗبصورت آسان سُہ تہِ چھ اسہِ واریاہ زِیادٕ پَسنٛد یِوان تہٕ بیٚیہِ چھ مےٚ واریاہ پَسنٛد یِم ریٚلجیٚس پٕلیسٕس چھِ آسان اِتھ کٔنۍ زِیارت چھےٚ آسان یا مسجد وَغیرہ چھِ آسان کانٛہہ بٔڑ مَسجد یور أسۍ گژھان چھ تتہِ چھِ أسۍ واریاہ پیٖسفُل مطلب مہسوٗس کَران اسہِ چھِ پَتہ لَگان کہِ یِمو کِتھ کٔنۍ چھِ سٲنِس اِسلامَس باپتھ یہِ قُربانیہِ دِژمٕژ کِتھ کٔنۍ چھُکھ یہِ اِسلام اسہِ تانۍ واتنومُت تہٕ اللہ تعالیٰ سُند شُکر پَزِ اسہِ کَرُن کہ یِمو بَنٲے تِم ؤسیٖل اسہِ باپتھ کہِ اسہِ چِھ آز اسی آمٕتۍ لبنہٕ سَہی وَتہِ پیٹھ پَکان تہٕ یہِ چھِ واریاہ زیادٕ بیٚیہِ چھِ تَتہِ سکوٗن تہِ واریاہ مِلان کہِ تِم کَتیٚتھ چھِ آسان تِمَن ہٕنز یِم زِیارت چھ آسان سُہ چھِ آسان ہَمیشہ تھز جایہِ ییٚتیٚتھ یِم اَلگ تَھلگ چھِ آسان تتیٚتھ چھِ تِم اللہ تَعالیٰ سٕنز عِبادت کَران اسہِ تہِ پَزِ تٔمنٕے ہنٛدۍ پٲٹھۍ اللہ تعالیٰ سٕنٛز عِبادت کَرٕنۍ مَنگہٕ مَنگ کَرٕنۍ کہِ سُہ دیِنۍ اسہِ آ یُس یہِ دُنیا چھُ یتھ منٛز تہِ آسٲہِش بیٚیہِ کٔرِن یُس اسہِ آخرت چھ سُہ کٔرِن بَہتریٖن سُہ چھُ اسہِ تَتہِ لَگان پتہ اِسلے چھ مےٚ تور گژھُن واریاہ پَسنٛد امہِ عَلاوٕ چھُ مےٚ پَننہِ رِشتہٕ دارن ہُند گژھُن تہِ واریاہ اصل لَگان کِیازِ اسہِ چھ تَتہِ گیٚٹ ٹُگیٚدر کَران بیٚیہِ چھ پَننہِ بَچپن چہِ کَتھٕ یاد کَران ییٚمہِ کہِ وَجہ سۭتۍ اسہِ واریاہ اصل چھ مہسوس گژھان بیٚیہِ چھ أسۍ ہیٚکان پَننہِ دِلٕکۍ حال بٲوِتھ پَننٮ۪ن کَزنن وَغیرہ وَغیرہ